ہیٚلو وعلیکُم السَلام السَلام علیکُم اۭں اصٕل پٲٹھۍ تُہۍ چھو ٹھیٖک اۭں اۭں کیازِ خیریتٕے اۭں نہ أسۍ تھاوو تہٕنٛد خٲطر فیسلٹی ایٚولیبٕل یہِ تُہۍ ؤنو تہِ تھاوو تُہٕنٛدِ خٲطرٕ کِہیٖنۍ نہٕ آ سۄ چھِ دِقت تۄہہِ اَسہِ ییٚتہِ سارنٕے تکیاز یہِ پاور چھُ مَنٛزٕ آسان مَنٛز چھُنہٕ آسان کِہیٖنۍ نہٕ سُہ چھ سارنٕے دِقت کینٛہہ چھُنہٕ أسۍ کرو تُہٕنٛز یمہ مجبوری پوٗرٕ یہِ تۄہہِ چھو تِم کرو أسۍ پوٗرٕ کینٛہہ چھُنہٕ

کِہیٖنۍ اچھا ٹھیٖک

تُہۍ مہٕ کٔرِو خٲلۍ کیٚنٛہہ

نہ تُہۍ مہٕ کٔرِو خٲلۍ کیٚنٛہہ کمرٕ روٗم مہٕ کٔرِو تُہۍ خٲلۍ کیٚنٛہہ أسۍ تھاوو تُہٕنٛدِ خٲطرٕ یہِ فیسلٹی ایٚولیبٕل ییٚتہِ تہٕ أسۍ کرو واریاہ کوٗشِش اۭں اَسہِ چھِ پاے ییٚتہ چھُ بازر وازر دوٗر ییٚتہ چھ پاورٕچ دِقت آبچ دِقت مگر أسۍ کرو تُہٕنٛد خٲطرٕ واریاہ کوشِش مَطلَب تۄہہِ گٔژھِو فیسلٹی ایٚولیبٕل آسٕنۍ یِم تۄہہِ فیسَلٹی چھو ییٚتہِ اچھا ٹھیٖک ولو تُہٕنٛز مرضی أسۍ ہیٚکو نہٕ کِہیٖنۍ ؤنِتھ اۭں اصٕل پٲٹھۍ تُہۍ چھو بیٚیہِ ٹھیٖک مہ کٔرِو تۄہہِ چھو وَنان تُہۍ مہٕ کٔرِو مہٕ کٔرِو روٗم چینٛج ٹھیٖک چھُ وعلیکُم السلام